ہِندوستانَس منٛز چھِ تِم واریاہ آرٹ یِم زَن خَتٕم چھِ گٔمٕتۍ یِم زَن نیست نابوٗد چھِ گٔمٕتۍ مَگر وۄنۍ چھِ تِہنز کیٚنٛہہ کیٚنٛہہ چیٖز چھِ تِمن ہِندۍ یِم زَن اَسہِ نِش چھِ ؤنہِ تہِ لاسٹٕکۍ یِم چیٖز یِم زَن اَسہِ نِش چھِ اَسہِ پَزن تِم تِمن ہِنز حِفاظت کَرٕنۍ یِتھ کن بارلی پینٹِنگٕس چھِ اَسہِ پَزِ تِم بَچاوٕنۍ سٹور کَرٕنۍ اَصٕلین اَصٕلین جاین تِمن کَرُن رٮ۪تہٕ پَتہٕ رٮ۪تہٕ یا کانہہ دۄہ تھاوُن مخصوٗس ییٚمہِ دۄہ تِمن اِنکپیکشن کرُن وٕچھُن تِمن مہ چھُ کیوٚم لوٚگمُت یا کیٚنٛہہ مہ چھُکھ گوٚومُت تہٕ تِم تھاونہِ صاف پَنٕنہِ جایہِ بیٚیہِ کَرُن تِمن کور بیٚیہِ کَرٕنۍ ساروی کھۄتہٕ بٔڑ کٲم زِ تِمن کَرٕنۍ وارنِش پینٹ ییٚمہِ سۭتۍ زَن تِمہٕ کیمیو کریٖلَن نِش چھِ بَچان تہٕ بیٚیہِ چھِس اکھ ریزو نِش یِمو سۭتۍ زن تِمن فرق چھِ تَمہِ نِش دوٗر روزان اَگر أسۍ تِمن وارنِش چھِ کران اس لیے پَتہٕ ٲسۍ تِمن اکھ وارنِش کَرٕنۍ تہٕ کَرٕنۍ تہٕ پرزارٕو بَچاوٕنۍ تاکہِ سٲنۍ یۄس یِنہٕ واجین پیٖڑ چھِ تِم تہِ وٕچھن سون کَلچر کیٛاہ اوس